اَزکَل موسٹ یوزٕڈ اٮ۪پ ہَسا چھِ مطلب مِثال فیسبُک چھُ وَٹٕس اپ چھُ ٹیلی گرام چھُ یِتھے پٲٹھۍ چھِ واریاہ کیٚنٛہہ اَگر أسۍ یِمَن ہُنٛد ایڈوَنٹیج وُچھو أسۍ ہیٚکو أسۍ ہیٚکو ژُہا ژُہَن گَنٹن مَنٛز کانٛہہ تہِ خبر اَمہِ مَنٛزٕ بوزِتھ برہمہِ زمانہٕ اَگر أسۍ وُچھو اَسہٕ ٲسۍ کانٛہہ خبَر آسان بوزٕنۍ تَتھ ٲسۍ اَسہِ لَگان خبَر کٲتیاہ رٮ۪تھ اَز چھِ أسۍ مینٹَس مَنٛز یہِ خَبَر بوزان کٲنسہِ سۭتۍ آسہِ کال کَرٕنۍ کیٚنٛہہ کَرٕنۍ پَتہٕے ٲس نہٕ لَگان تٔمۍ سٕنٛز سُہ کَتہِ چھُ کیاہ چھُ کوٚت ووت اَز چھِ اَسہِ پیٖنتِس مَنٛز چھُ دُنہِکِس کانٛہہ نَفَر کَتٮ۪تھ آسہِ بِہِت تٔمِس سۭتۍ ہیٚکو أسۍ کَتھ کٔرِتھ ویڑیو کال کٔرِتھ سُہ وُچھِتھ أسۍ ہَسا ہیٚکو یہِ کَنٹینٹ اصل پٲٹھۍ یوز کٔرِتھ اَگر کٲنسہِ آسہِ پَنٕنۍ ہَیَر ایجوکیشَن کَرٕنۍ کَمپٕلیٖٹ سُہ ہَسا ہیٚکہِ اَز أتی یِمنٕے اٮ۪پَن یوٗز کٔرِتھ اصل پٲٹھۍ سُہ ہَسا ہیٚکہِ پٔرِتھ واریاہ جان اِنسان بٔنِتھ تہِ کیازِ اَتھ پٮ۪ٹھ ہَسا چھِ بٔڑۍ بٔڑۍ ایجوکیٹَر پَرناوان یِم ہَسا خبَر کۭتیاہ لَچھہِ بٔدی لُکھ بَنے ڈاکٹَر اِنجینِیَر آ یو پی ایٚس سی کوٛرُکھ کٕلِیَر یا واریاہ واریاہ یِتھے پٲٹھۍ مَگر اگر أسۍ یِمَن ہنٛدۍ ایڑوانٹیج وُچھو أزِکۍ یوٗتھ ہَسا چھِ ڈِسایڈوانٹیج وُچھو أزِکۍ یوٗتھ ہَسا چھِ پَنُن ہَنڈرڑ پٔرسَنٹ صرف موبَایِل فونَن پٮ۪ٹھ سُپیٚنڑ کَران سُہ ہَسا تِمَن ہَسا چھِ پَرُن گومُت مٔشتٕے تِم ہَسا چھِ تِمَن ہَسا چھِ اَمہِ سۭتۍ روٗڑ بِہیویَر گومُت تِم تِم چھِ اَتھ پٮ۪ٹھ غلط کَنٹِنٮ۪نٹہٕ کَنٹٮ۪نٹ وٕچھان یمہِ سۭتۍ ہَسا تِمَن ہُنٛد دٮ۪ماغ چھُ گومُت تَمے آیہِ یمہِ آیہِ تِم کَنٹٮ۪نٹ وُچھان چھِ تِم ہَسا چھِ تَمہِ سۭتۍ ہَسا چھِ یوٗت ٹایِم أسۍ کَرو یَتھ ماڈٲرٕنۍ ٹیکنالجی پٮ۪ٹھ یوٗز تیوٗت چھِ بُرٕ اَثر سانہٕ باڑی پٮ۪ٹھ تہِ پیٚوان تہِ کیازِ گۄڈٕنٮ۪تھٕے اَگر نِمو أسۍ آیۍ اَیِز اَیِز یِم آسان یوٗت مان ژٕ أزِیُک یوٗتھ یِم چھِ تِم ہَسا چھِ میکزِمَم ٹایِم موبَایل فونَس پٮ۪ٹھ ٹایِم سُپیٚنڑ کَران تَمہِ سۭتۍ ہَسا چھِ تُمَن ہٕندٮ۪ن أچھَن ہٕندۍ پرابلِم یِوان وٕچھنہٕ تِمَن ہَسا چھِ مطلب کہِ برٮ۪ن تِمَن چھِ کَلہٕ دود مَیگرین یِم یِم واریاہ بیمارِ چھِ أمہِ سۭتۍ زیادٕ گٔمژٕ تِمَن

یِتھ پٲٹھۍ چھِ أزکٮ۪ن اُمَن نَوجَوانَن ہُند یُس یہِ ایجوکیشَن اوس سُہ چھُ دۄہ کھوتہٕ دۄہ امہِ یہِ اتھ غلط استعمال کَرنہٕ سۭتۍ کَم گومُت لُکھ چھِنہٕ سُہ اصل تعلیٖم اَتھ نِش حٲصِل کَران کِہیٖنۍ آز ہسا مگر اگر أسۍ بیٚیہِ یِمَن ہٕندۍ مطلب کانٛہہ ایڑوَنٹیج وُچھو أسۍ ہَسا ہیٚکو یُس کانٛہہ اَتھ اصل پٲٹھۍ اِستعمال کَرِ سُہ ہَسا ہیٚکہِ پَنُن روزگار اَتھ پٮ۪ٹھ اصل پٲٹھۍ پَکنٲیِتھ مگراگر أسۍ أتھی پٲٹھۍ وُچھو اَجہِ اٮ۪پہٕ چھِ تِم تہِ آسان یِمَن ہٕندۍ لُکھ چھِ گَژھان یِتھۍ تَمِیُک بُرٕ پٲٹھۍ شِکار تَمِیُک ایڑِکٹ گَژھان کہِ تِم چھِنہٕ ہیٚکان پَتہٕ تِم چھِ پَنُن ٹایِم تٔتھی پٮ۪ٹھ زیادٕ سُپیٚنڑ کَران یُس تِمَن ہٕندۍ خٲطرٕ تِمَن ہٕندۍ مطلب کہِ باڑی خٲطرٕ جان خٲطرٕ چھِ آسان خطرناک تہِ واریاہ اٮ۪پٕس چھِ تِم تہِ یِمَن وَنان چھِ یِمَن ما سا کٔرو یوز کیٚنٛہہ اَمِکۍ ایڑِکٹ اَگر گٔژھو اَمہِ سۭتۍ ہَسا چھُ مطلب کہِ جانَس تہِ خطرٕ